اَسَلامُ علیکُم وَرحمتُہ اللہ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ احسان صٲب آ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ اَآ صٕل پٲٹھۍ کَتہِ چھِو بہٕ حظ گَرِ تُہۍ کَتہِ چھِو کٲم وٲم چھِ حظ گَژھان اَز کُنہِ اَچھا وۅنۍ فِٹِنٛگ أسۍ کَرٕنۍ أکِس دۄن پورن گَرِ اَسہِ چھُ نوٚوُے نوٚوُے مکان بنوومُت وۅنۍ أسۍ باتھ روٗمن أکِس دۅن کَرُن تٔتی حظ پرٛانہِ جایہِ حظ یہِ ٲسۍ پُرن تتی بنٲو اَہَن حظ آ اَسہِ چھِ فِٹِنٛگ وۅنۍ کَرٕنۍ آ یِمن باتھ روٗمن دۄن بیٚیہِ کِچنس تُہۍ حظ ییٖزیٚو دیٖزیٚو نظرا وظرا تُہۍ آ آ ٹھیٖک وۅنۍ حظ ییٖزیٚو شیرو یہِ فِٹِنٛگ کٔرِتھ نہَ نہَ او کے تھاوہوے کٲلۍکٮ۪تھ ییٖوٕ حظ تُہۍ آ اَدٕ سوزُکھ زرگر صٲبَس فِلحال آ اَصٕل پٲٹھۍ تُہۍ کَتہِ چھُوا ہے سُہ حظ چھُ ہے پرون حظ چھُ وٲلۍتھٕے

اَدٕ کیٛاہ وٲلۍتھٕے چلو ٹھیٖک چھُ وۅنۍ کَتہِ چھُو تُہۍ

وۅنۍ کَتہِ چھُو تُہۍ اَچھا کٲم وٲم حظ گَژھِ اَصٕل گَژھٕنۍ تہٕ نفر سوٗزہوٗکھ تَمی آیہِ آ چلو ہے کٲم گَژھِ گژھٕنۍ اَصٕل باقٕے چھُ سہل پَتہٕ چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ بِہِو حظ رۄبس حوال بِہِو حظ بِہِو حظ اَدٕ کے